تہٕ تُہۍ چھِوا اؠویلیبٕل تِمن چھُ ژٕنٛدٕروار رٲژ سٕنٛز ٲٹھن بَجَن تانۍ گژھَن تِم آسٕنۍ کشمیٖر وٲتِم کشمیٖرَس منٛز چھِ أسۍ روزان سریٖنگرٕ پؠٹھٕ سَتھ کِلوٗمیٖٹَر دوٗر بَڈگام ڈِسٹِرٛک بَڈگامَس منٛز سُہ چھُ مَین سِٹی یُس سریٖنگر چھُ تَتہِ پؠٹھ چھُ سَتھ کِلوٗمیٖٹَر سون گَرٕ یُس چھُ سُہ چھُ تَتہِ پؠٹھ سَتھ کِلوٗمیٖٹر دوٗر تُہۍ ؤنِو مےٚ تُہۍ چھِوا تُہۍ ہیٚکہِ وُنَا مِیون برٛیدَر یُس چھُ سُہ جَموں ٹُو سریٖنگر مَنڈَے تانۍ واتنٲیِتھ کیازکہِ اَسہِ چھُ گَرَس منٛز اَکھ فنٛگشَن تہٕ أسۍ چھِ یَژھان سون بوے یُس چھُ سُہ گوٚژھ تَتھ فنٛگشَنَس منٛز تَتی پرٛؠزَنٛٹ آسُن تہٕ بیٚیہِ کوٗتاہ ہیٚیِو تُہۍ تُہۍ کٔرِوٕ اَسہِ کِلوٗمیٖٹَر پٲٹھۍ چارٕج کِنہٕ سِٹی وایِز کِنہٕ ڈے وایِز تُہۍ ؤنۍ تو تُہۍ کوتاہ کٔرِو اَسہِ چارٕج